ییٚلہِ تہِ اَسہِ کانٛہہ بٮ۪مار چھِ گژھان اَسہِ چھِ سوزان تٔمِس گورمٮ۪نٛٹ ہَسپَتال گاندَربَل تَتہِ چھِ اَسہِ پٮ۪وان گۄڈنٮ۪تھ وارِ واریاہَس کالَس پیٛارُن تَتہِ آسان زیچھِ زیچھِ لٲنہٕ یِم پیٛاران چھِ آسان وارِ پَتہٕ چھِ یُتھُے أسۍ چِٹھ رَٹان چھِ چِٹھ رَٹنہٕ پَتہٕ چھِ أسۍ گژھان ڈاکٹرٛس نِش ییٚتہِ تَمہِ کھۄتہٕ زیادٕ بیٖڈ چھِ آسان ییٚتہِ واریاہ زیادٕ رَش چھِ آسان اگر کُنہِ ساتہٕ اٮ۪مَرجَنسی آسہِ گاندَربَلَس منٛز چھِنہٕ اَسہِ اٮ۪مَرجَنسی خٲطرٕ کٕہٕنۍ تہِ فیسَلٹی اَویلبٕل یِم چھِ اَسہِ دٔستی سوٚوُر رٮ۪فَر کَران ییٖتِس کالَس اِنسان سوٚوُر چھِ واتان تیٖتِس کالَس چھِ ہٮ۪کان کانٛہہ مٔرِتھ تہِ بیٚیہِ چھِ گاندَربَلَس اَسہِ گُزریٛوو بٔڑِ بَب تہِ تِتھٕے کٔنٮ۪تھ سُہ نیوٗ گاندَربَل ییٚتہِ تٔمِس وٕچھُکھ أمِس ہَسا اوس آمُت ہاٹ اَٹیک ہاٹ اَٹیک خٲطرٕ اوس نہٕ تَتہِ کٕہٕنۍ تہِ بروںٛہہ کُن فیسَلٹیٖز تِمو ہَسا کوٚر سُہ رٮ۪فَر سوٚوُر سوٚوُر واتان واتان ہَسا آے تٔمِس بیٛاکھ سٹرٛوک تہٕ سُہ ہَسا گُزریوو بیٚیہِ حظ چھِ لٲنَن منٛز اَتہِ چھِ رَش تہِ آسان واریاہ رَشَس منٛز چھِ واریاہ ڈِزیٖزٕز تہِ اَکھ أکِس سۭتۍ پھہلان اَتہِ چھِنہٕ آسان ڈِسپٕلٕن گورمٮ۪نٛٹ ہَسپَتالَن منٛز تیوٗتاہ تہِ کِہیٖنۍ لُکھ چھِ اَکھ أکِس وٲرۍ نِوان بیٚیہِ چھِ آسان گژھان زیادٕتَر چھِنہٕ آسان چیٖز ہَسپَتال گورمٮ۪نٛٹ ہَسپَتالَن منٛز اَویلیبٕل کِہیٖنۍ تِم چھِ اَسہِ پٮ۪وان پرٛیوٮ۪ٹ چہِ اَنٕنۍٕ تِم ہَسا چھِ واریاہ درٛوٚگۍ اَسہِ پٮ۪وان تیوٗتاہ چھِنہٕ آسان پَتہٕ کُنہِ ساتَن پونٛسہٕ تہِ کِہیٖنۍ تہٕ تَمہِ وِز چھِ اِنسان مجبوٗر گژھان